اَتھ سوالَس چھِ واریاہ جواب مےٚ کیٛاہ چھِ خۄش کران وَٹ میکٕس یوٗ ہٮ۪پی ژےٚ کُس چھِ خۄش کرناوان یا کیاہ چھُ

واریاہ چیٖز خاص کر چھُ مےٚ وٕنۍکٮ۪س یعنی یُس بہٕ رایٹِنٛگ چھُس کران کیلیٖگرافی یَتھ وَنو تَمہِ سۭتۍ چھُس بہٕ یعنی واریاہ مےٚ یعنی اثر انداز بہٕ تَمہِ سۭتۍ گژھان تَمہِ سۭتۍ چھِ خوشی تہِ میلان انٛدروٗنۍ ہُشی تہِ میلان احساسات تہِ گژھان جزبات یِوان تَمہِ سۭتۍ یعنی فیٖل چھُس بہٕ اَصٕل کران تَمہِ سۭتۍ کیلیٖگرٛافی سۭتۍ کیلیٖگرافی چھِ سُہ اَکھ چیٖز یعنی یہِ چھِ آٹ آٹ فیٖلڈَس منٛز یِوان آٹ چھُ اَکھ چیٖز سُہ یعنی سُہ چھِ اندروٗنی خیالات اِنسانٕے کران پٲدٕ یعنی اِنسان کوٗتاہ تہِ ذہنی شِکار آسہِ گۄمُت یا پریشان آسہِ یُتھٕے سُہ آٹَز منٛز چھِ وَسان آٹَمیٹکلی چھِ تٔمۍ سُنٛد مایِنڈ رِفریش گژھان آٹ چھِ بیٚیہِ تٔمۍ سُنٛد سُکوٗن بیٚیہِ پیشَن آسان آٹ ییٚمِس منٛز آسہِ آٹ یعنی یَتھ وَنو أسۍ آٹ سُہ چھِ اَکھ اَلگٕے تٔمۍ سٕنٛز چھِ اَلگٕے سونچ آسان یُس آٹ سٕنٛز کِرٛییشَن چھِ آسان آٹ أکِس آٹ وٲلۍ سٕنٛز کِرٛییشَن سٔہ چھِ آسان واریاہ ڈِفرَنٛٹ کیلیٖگرٛافی مےٚ چھُ سُہ آٹ مےٚ چھِ تَمہِ آٹ منٛز اَکھ چیٖز یعنی شُکُر یعنی تھوڑا بہت چھِ یعنی کیلیٖگرٛافی پتہ کیلیٖگرٛافی منٛز چھُ بیٚیہِ اَکھ چیٖز اَسہِ یعنی أسۍ چھِ اِسلامِک کیلیٖگرٛافی کران یعنی مذہبَس رِلیٹِڈ اََکھ چھِ تِتہِ سُہ تہِ تَران فِکِرِ سُہ تہِ چھِ اَسہِ خۄش کران بیٚیہِ چھِ واریاہ گٔے یہِ اَکھ کَتھ یعنی کیلیٖگرٛافی متعلق بیٚیہِ میوٗزِک چھُ مےٚ واریاہ خۄش کران یعنی ییٚمہِ سۭتۍ بہٕ خۄش تہِ چھُس گژھان میوٗزٕکہٕ سۭتۍ مگر سُہ میوٗزِک یعنی اَصٕل میوٗزِک یَتھ وَنو بہتریٖن میوٗزِک یعنی جیسے پَتہٕ کانٛسہِ تہِ سِنٛگَرٕ سُنٛد أرجیٖتُن آسہِ یا بدل کٲنٛسہِ ہُنٛد تہٕ میوٗزِک چھِ مےٚ واریاہ پسنٛد کرٕنۍ گژھان خاص کر أرِجیٖتُن یُس میوٗزِک چھِ سُہ چھُ آسان اَکھ یعنی تٔمۍ چھُ آسان ووٚنمُت سُہ الگ لٮ۪ولہِ پٮ۪ٹھ تٔمِس چھِ وایِس ڈِوایِن وایِس یَتھ وَنو یعنی میجِکَل وایِس چھِ تٔمِس میوٗزکہٕ منٛز یعنی رایٹَر یِمو لیوٚکھمُت چھُ آسان واریاہ کَتھٕ چھِ کھسان اگر اِنسان غور کَرِ تِمَن میوٗزِکَن پٮ۪ٹھ یعنی مگر آز کَل چھِ اِنسان میوٗزِک بوزان بَس یِتھَے پٲٹھۍ پَیی نہٕ آسان کیٛاہ چھِ وَنان کیٛاہ اگر میوٗزِکَس پٮ۪ٹھ کَرو نہ غور سُہ کَرِ یعنی تِژھ چھِ سُہ کَتھٕ آسان تٔمۍ سۭتۍ چھِ اِنسان خۄش گژھان پَتہٕ نَیہِ نَیہِ کَتھٕ چھِ ہیٚچھان اگر تِتھ پٲٹھۍ ترٛایہِ میوٗزِکَس نظر